واریاہ اِفیٚکٹہٕ چھُ کوٚرمُت یُس زَن کیٛاہ چھِ وَنان یَتھ سٹار گیزِنٛگ أمۍ ٲں لایِٹ پولوٗشنَن تہٕ اَمہِ سۭتۍ چھِ گژھان کٲم ٹَکَر چھِ أچھَن پٮ۪ٹھ پیٚوان تَمہِ سۭتۍ چھِنہٕ ہیٚکان أسۍ وُچھِتھ زیادٕ کٕلیَرلی کیٚنٛہہ نَہ بہٕ چھَس نہٕ کٕلیَرلی چھِنہٕ أسۍ ہیٚکان سِکے یُس زَن تَتھ منٛز وُچھِتھ کیاہ چھِ وَنان یَتھ تارَک وارَک کیٚنٛہہ ٲں یوٗجؤلی چھَنہٕ کٕہٲنۍ تہِ جاے ییٚتیٚن زَن اسہِ اوٚبزٔرٕو کَرَو یہِ کِلیر سِٹارٕز مگر اَکھ جاے چھِ تَتھ چھِ وَنان کیٛاہ چھِ وَنان یَتھ یَپٲرۍ زَن پٔری محل بیٚتر چھِ گَژھان